اسلام علیکُم وعلیکُم سلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ بَس ٹھیٖک بِہِو تُہۍ یوکُن پَتھَر اچھا اَکھ سیکَنٛڈ رُکِٮ۪و تُہۍ بہٕ ہاو ہوو تۄہہِ بوٗٹھ تُہۍ وٕنِو مےٚ تۄہہِ کُس سایِز چھُ لَگان أکیاہ اَکھ سیکنٛڈ رُکِو تُہۍ بہٕ وٕچھٕ ٲٹھ سایزُک نیریا مےٚ تہٕ سٕکوٗل بوٗٹھ چھُوٕ ضوٚرَتھ اچھا اَکھ سیکنٛڈ رُکِو تُہۍ تُہۍ کٔرِو یہِ چیک یہِ بوٗٹھ گَژھوا تۄہہِ بَرابَر زِیوٗٹھ چھا تیٚلہِ چھُنہٕ تۄہہِ ٲٹھ لَگان کینٛہہ تیٚلہِ چھو توہہِ سَتٕے نَمبر لَگان اۭں بہٕ دِمو تۄہہِ سَتھ نَمبر بوٗٹھ یِم چھِو آز یِم چھِو نٕے لیٹٮ۪سٹ بوٗٹھ آمٕتٮ۪ن یِم چھِو نٔیی وٲتمٕتۍ مارکیٹَس یِم چھِ سُے راتھ واتھ وٲتۍ مٕتۍ ہَتھ پیٖس سٲری مَکلٲے دَہٕے پیٖس چھِ وَنۍ روٗدۍ مٕتۍ موٗجوٗد تُہۍ وٕچھِو یہِ ییٚتہِ چھَےٚکھولٕے گَژھان تۄہہِ چھو پرون ڈِزایِن رَٹُن کیازکہِ یِم بوٗٹھ چھٕ یِتھی یِوان سَیِز وَیِز تُہۍ چھِو پرانہِ پَرُس اوسا یہٕ کولَمبَسُک بوٗٹھ نہ تیلہِ چھُ یِہوے ڈِزایِن رَٹُن تۄہہِ کَر نِیے تۄہہِ مےٚ نِش بوٗٹھ مےٚ چھُنہٕ یادٕے مےٚ ما چھ یاد مگر اگر تۄہہِ مےٚ گارَنٛٹی آسِہا دِژمٕژ تُہۍ ہیکِہِو مےٚ واپَس تہِ أنِتھ بہٕ رَٹٕہا واپَس تہِ سُہ اگر سُہ ژھٮ۪ونمُت وٮ۪ونمُت تہِ آسِہا آ تُہۍ رِکِو تہٕ بہٕ ہاوہوو تۄہہِ اَصٕل بوٗٹھ تُہۍ ما رٕٹِو ٹینشَن تُہۍ رُکِو اَکھ سیکنٛڈ بہٕ ہاوہوو تۄہہِ اَصٕل بوٗٹھ تہٕ تُہۍ وٕچھِو یِہِیوٗ بوٗٹھ یہٕ تہِ چھُ اَصٕل یہٕ چھُ دوٚر واریاہ زیاد دوٚر چھُ یہِ نیراٹ چھِ سٲری یِہٕے بوٗٹھ نِوان یہٕ گَژھوٕ تۄہہِ اَصٕل یہٕ چھو تۄہہِ کھۄرَن بَرابَر یہِ چھُ گَژھان شٮ۪ن ہَتَن چھُ یہِ گَژھان یہِ بوٗٹھ شٮ۪ن ہَتَن نہ نہ نہ یہٕ چھُ نہ لیٹٮ۪سٹ بوٗٹھ ووتمُت نوو ڈِزایِن یہٕ ہیکہِ نہٕ یہِ ہیکہِ بَرابر دِمو بہٕ تۄہہِ شٮ۪ن ہَتَن اَتھ کوٚر مےٚ گۄڈنٮ۪تھٕے کَنسیشَن تہٕ اگر تۄہہِ امہِ کھۄتہٕ سَستہٕ ترٛٮ۪ن ہَتَن ہُنٛد بوٗٹھ تہِ چھُ مگر تَتھ ما نیرِ ٹایِم تُہۍ گٕژھِو سکوٗل سُہ یٖی تَتیٖ ژھٮ۪نِتھ وَتہِ نہ نہ شٮ۪ے ہَتھ چھو تۄہہِ بَرابر دِیُن شٮ۪ے ہَتھ چھُ تۄہہِ اَتھ وَتھِ نہٕ کِہیٖنۍ خۄدایَس پَتھ یہِ چھُ اورٕے پٮ۪ومُت واریاہ زیاد دٕرۄگ اوورٕے چھُ تُہۍ ہیکِو بِل وٕچھِتھ یہِ چھُ اوورٕے دٕرۄگ پٮ۪ومُت نہ پانٛژھ ہَتھ نہٕ کینٛہہ نہ تُہُنٛدۍ پانٛژھ ہَتھ نہ میٲنۍ شٮ۪ے ہَتھ چَلو ساڈ پانٛژھ ہَتھ دِیوٗ تُہۍ وَنۍ چھِو تُہۍ یِوان سٲنِس دُکانَس پٮ۪ٹھ تَوٕے تَومے کَرِ مےٚ پَنٛژاہ تۄہہِ تھوڑا معاف اچھا رٔٹِو رُکِو بہٕ دِمو تۄہہِ یہٕ پیک کٔرِتھ تہٕ تُہۍ نِیِو یہِ رٔٹِو رٔٹِو تُہۍ بوٗٹھ چَلو ادٕکیا ٹھیٖک چھُ ہاں